پانٛژَن الگ الگ ڈِسٹِرٛکَن ہُنٛد ناو چھُ سانہِ کٔشیٖرِ منٛز یِتھ کٔنۍ بارہمولہ بانٛڈی پوٗرہ کپوارہ اننٛت ناگ تہٕ سِریٖنگر چھُ اَمہِ علاوٕ تہِ چھُ سانہِ کٔشیٖرِ منٛز واریاہ ڈِسٹِرٛک کشمیٖرَس منٛز چھُ دَہ ڈِسٹِرٛک تہٕ جوٚمِس منٛز تہِ چھُ دَہ ڈِسٹِرٛک